پٲنٛژن رِیاستن ہُنٛد ناو یِم مےٚ یاد چھِ گۄڈنیُک چھُ تامِلناڑو دوٚیِم کرناٹٕکا ترٛیٚیِم راجستھان ژوٗرِم چھُ مدھیہ پردیٚش تہٕ پٲنٛژِم چھُ ہِماچل پردیٚش